اسلام علیکُم پانٛژھ ڈیٹ چھِ وَنٕنۍ اَکھ ڈیٹ چھُ شَتوُہ جنؤری یُس رِپَبلِک ڈے چھُ یِوان مَناونہٕ بیاکھ ڈیٹ چھُ تٕرہ جَنؤری یَمہِ دۄہ زَن مہتما گانٛدی ڈیٹھ اینوَرسری چھِ یِوان مَناونہٕ بیاکہ چھ پَنٛدَہ اَگَستہٕ یَمہِ دۄہ اِنڈِپینٛڈینٕس ڈے چھُ یِوان مَناونہٕ بیاکھ چھُ کُنوُہ شیٚتھ سَتتٲجی امہِ دۄہ چھُ پیومُت ڈِوِجٮ۪ن اَکھ اِنٛڈیا بیاکھ ڈیٹ چھُ کُنوُہ شیٚتھ تہٕ سَتشیٖتھ یَمہِ دۄہ کَشمیٖر گرٛیٹَر کَشمیٖر لانٛچ آو کَرنہٕ کُنوُہ شیٚتھ تہٕ سَتشیٖتھَس منٛز